اننت ناگ ڈِسٹرٛک یُس زَن چھُ یَتھ منٛز چھِ یِم لُکھ روزَان چھِ یِم چھِ محتلف آرٹَن سۭتۍ وابَستہٕ کینٛہہ لُکھ چھِ تِم یِم زَن گَبہٕ سٲزی چھِ کَرَان گَبہٕ بناوَان تہٕ تِم گَبہٕ چھِ دُنیٚہکٮ۪ن مختلف اتراپن تہٕ اکنافن تامَتھ واتَان امہِ علاوٕ چھِ یَتھ اننت ناگ ڈِسٹِرٛکَس منٛز شال یِوان بناونہٕ یُس کٲشُر شال سٮ۪ٹھاہ مہشوٗر چھُ سٲرسٕے دُنیاہَس منٛز تہٕ ہِندوستانَس منٛز تہِ یہِ شال چھُ اکثر یِوان یہِ ہسا یہِ ییٚمہِ ساتہٕ خانٛدَر چھُ آسَان تہٕ خانٛدرٕچ اَتھ سَرمٔنی منٛز چھِ یِوان یِم شال استعمال کرنہٕ تہٕ واریاہ لُکھ چھِ اَتھ اننت ناگ ڈِسٹِرٛکَس منٛز اَتھ شال بٲفی سۭتۍ مُنسٔلِک یِم پَنُن اوزکہٕ چھِ کماوَان امہِ علاوٕ چھِ ییٚتہِ نَمدٕ تہِ یِوان بناونہٕ یُس زَن اوٗنی چھُ آسَان یعنے یِیرَس چھُ یِوان سُہ بناونہٕ تہٕ ییٚمہِ ساتہٕ وِنٹَر چھُ یِوان وَندٕ چھِ یِوان اَتھ وَندَس منٛز چھُ یہِ نَمدٕ بَڑٕ اِنسانَس گرمی فَراہَم کَران تہٕ کٲشِرۍ لُکھ چھِ یہِ نَمدٕ اکثر استعمال کَران اَتھ موسمہِ خَزاں سَرماہَس منٛز وَندَس منٛز تہٕ تِمَن چھِ اَمہِ وَندٕ چہِ سردی نِش نَجات مِلَان اَمہِ علاوٕ چھِ بیٚیہِ واریاہ لُکھ یہِ تہِ یَتھ ضِلَعس منٛز وابستہٕ یِم چھِ یہِ ہسا یہِ مختلف یِم زَن یِم سٹوٗلٕز چھِ یِم کَنہِ گَڑان تہٕ بحرحال اَتھ یہِ ہسا یہِ یُس زَن یہِ سٕٹوٗن کرٛافٹِنٛگ چھِ اَتھ منٛز چھِ واریاہ لُکھ ییٚتہِ مٲہِر یِم پَنُن اوزکہٕ چھِ کماوَان تہٕ یِہنٛدۍ چیٖز چھِ دوٗر دوٗر تامَتھ واتَان اَمہِ علاوٕ چھِ بیٚیہِ واریاہ لُکھ یَتھ ضِلَعس منٛز ڈِسٹِرٛک اننت ناگَس منٛز یِم چھِ قٲلیٖن بٲفی سۭتۍ وابستہٕ یُس زَن قالیٖن کشمیٖرُک قالیٖن چھُ خاص کر ضِلَعے اننت ناگُک یہِ چھُ واریاہ واریاہ نَرم آسَان واریاہ مُفیٖد آسَان تہٕ یہِ چھُ نٮ۪بَر تہِ اٮ۪کٕسپوٹ گَژھان تہٕ ہنٛدوستانَس منٛز تہِ چھُ اَتھ قٲلیٖنَس سٮ۪ٹھاہ اِمپاٹَنٕس تہٕ لُکھ چھِ یہِ بَڑٕ شوقہٕ سان بَڑٕ ذوقہٕ سان ہٮ۪وَان تہٕ یِتھ پٲٹھۍ چھِ واریاہ کشمیٖرٕکۍ لُکھ خصوٗصَن ییٚمہِ ڈِسٹِرٛک اِسلامہ اننت ناگٕکۍ یِم زَن لُکھ چھِ یِم چھِ اَتھ پٮ۪ٹھ پَنُن اوزکہٕ کماوَان تہٕ پَنُن یہِ ہسا یہِ رہن سہن چلاوان تہٕ یہِ یُس زَن یِم آرٹٕس چھِ یِم زَن یِم کرٛافٹٕس چھِ یِم چھِ یُسہ ییٚمہِ ڈِسٹِرٛک یُس زَن ڈِسٹِرٛک اننت ناگ چھُ ییٚمِچ بیک بون تہٕ لُکن ہنٛدِس زِندٕ روزنَس منٛز چھِ یِم سٮ۪ٹھاہ اہم رول اَدا کَرَان تہٕ لُکَن واریَہن لُکَن چھِ یِم روزگار فراہَم کَرَان ییٚمہِ سۭتۍ واریاہ لُکھ بَڑٕ آرام سان تہٕ ٲشہِ سان زندٕگی چھِ گُزارَان